سٲنِس کَشمیٖرَس مَنٛز یِمہٕ ریٚمِڈی چھِ یِم أسۍ اِستعمال کَران چھِ تاکہِ یُس ویٹ چھِ سُہ گژھِ کَم ییٚمِس أکِس اِنسانَس ویٹ زیادٕ آسہِ تاکہِ سُہ گَژھِ کَم أسۍ یُس ریٚمِڈیٖز استعمال کَران چھِ سُہ چھِ أسۍ ماچھ کَران استعمال سُہ ماچھ چھِ أسۍ کَران کٲم سُہ چھِ أسۍ تراوان أکِس واٹرَس منٛز تمہِ پَتہٕ چھِ أسۍ کَران تَتھ آب یُتھُے سُہ آبَس منٛز أسۍ تراوان چھِ تمہِ پَتہٕ چھِ أ سُہ ماچھ رَلاوان پرٕ پٲٹھۍ تمہِ پَتہٕ چھِ أسۍ سُہ أکِس اِنسانَس کَران اٮ۪ڈوایز کہِ ژٕ چےٚ یہِ ماچھ یُتھُے سُہ سُہ ماچھ چٮ۪وان چھُ تہٕ تمہِ ساتہٕ چھِنہٕ تٔمِس باسان تمِچ کٕہٕنۍ تہِ گۄڈنٮ۪تھٕے سِٹاٹَس کہِ کٕہٕنۍ تہِ فرق آیہِ مےٚ تٔمۍ پَتہٕ چھِ گژھان کٲم تٔمۍ پَتہٕ چھِ أسۍ تٔمِس ایٚڈوایز کَران ژٕ چےٚ یہِ ماچھ لگ بَگ چےٚ ژٕ یہِ رٮ۪تَس یِتھَے کَن آبَس سۭتۍ ترٛٲیِتھ یتھُے سُہ رٮ۪تَس چٮ۪وان چھُ آبَس سۭتۍ ترٲیتھ پَتہٕ چھِ أسۍ أمِس چَک کَران بیٚیہِ وٕچھان چھِ کیٛاہ دٔلیٖل گٔے اَسہِ چھُ باسان نہ تھوڑا آیہِ اِمپروٗمٮنٛٹ ویٹ گوٚو تھوڑا لاس تھوڑا لوٚگ ویٹ کَم گژھنۍ تمہِ پَتہٕ چھِ أسۍ کَران أمِس کٲم أمِس چھِ أسۍ بیٚیہِ اَکھ اَکھ تَجویٖز دوان دَپان چھِس یہِ تھاو ژٕ چالوٗ ژٕ چےٚ یہِ یہِ تھاو ژٕ چالوٗ مگر امہِ پَتہٕ کَر ژٕ کٲم ژٕ گژھِ یا جِم سٮ۪نٹرَس پٮ۪ٹھ نَتہٕ کَر گَرے ایٚگزَرسایزٕ تمہِ پَتہٕ چھِ سُہ سۄ ایٚڈوایس أسۍ تٔمِس دِوان تہٕ کَران چھِ سُہ تمہِ پَتَن ایٚگزَرسایزٕ بیٚیہِ گرِ وَرزِش آسان کَران گرِِ تہٕ بیٚیہِ اگر تٔمِس جِم سٮٚینٹرَس پٮ۪ٹھ تہٕ تیوٗتاہ پانَس آسہِ حِساب کہِ سُہ ہیٚکہِ رۄپیہِ دہ خرچٲیِتھ تیٚلہِ ہیٚکہِ سُہ جِم سیٚنٹرَس پٮ۪ٹھ چھِ سُہ گژھان تیٚلہِ پَتہٕ چھُ سُہ یہِ اَتھ کیاہ وَنان تتہِ جِم کَران تمہِ سۭتۍ چھِ تٔمۍ سُنٛد ویٹ لاس ہٮ۪کان گٔژھِتھ بیٚیہِ چھِ أسۍ تمہِ وغٲر تٔمِس أسۍ وَنان بیٚیہِ بیٚیہِ چھِ أۍ تمہِ وغٲر بیٛاکھ اَکھ یُس یم پاپلَر چھِ سٲنِس گامَس مَنٛز یہِ وِلیجَس منٛز سُہ چھِ یِہے کہِ أسۍ چھِ کَران کٲم ییٚمہِ ساتہٕ بَتہٕ کھیٚوان چھِ أسۍ چھِ أمِس وَنان کہِ ژٕ کَر سا بَتہٕ یہِ کٲجُک بَتہٕ کَر ژٕ بَنٛد کھیوٚن ژٕ کھےٚ کالُک بَتہٕ تہٕ تمہِ پَتہٕ چھُ سُہ لاگان کھیٚن کٲجیُک بَتہٕ بنٛد کَرُن یا کٲجِس کھیٚیہِ سُہ خٲلی ژوٹُے یٲژَن تہٕ پَتہٕ چھِ أسۍ وَنان تٔمِس ژٕ کھےٚ کٲج کالُک بَتہٕ کا کالَس چھِ سُہ بَتہٕ کھٮٚوان تمہِ پَتہ چھِ أسۍ تمِس وَنان نہٕ ژٕ کَر وٕ کٲم یُتھٕے ژےٚ بَتہٕ کھیٚوت تمہِ پَتہٕ کر ژٕ تھوڑا اوٚڈ گنٛٹہٕ کھنٛڈ ورزِش نٮ۪برٕ کَنہِ بَتہٕ کھیٚتھ ژٕ مہ شونٛگ سیٚودٕے کِہیٖنۍ تہٕ سُہ تہِ چھُ اَکھ سٲنِس گامَس مَنٛز گَژھان سُہ یہِ ٹریک تاکہِ ویٹ گَژھِ لاس بیٚیہِ چھِ أسۍ أمِس وَنان دِوان بیٚاکھ اَکھکھ تجویٖز چھِ أسۍ أمِس دِوان بیٚاکھ اَکھکھ کہِ ژٕ کَرٕ کٲم صُبحٲے وَتھ ژٕ نینٛدرِ ژٕ وَتھ سُلہِ نِنٛدرِ تاکہِ ژٕ کَر مارنِنٛگ واک تمہِ سۭتۍ ہیٚکہِ تمہِ سۭتۍ چھِ لگ بگ سُہ کَڑان کِلوٗمیٖٹَر زٕ ژور پانٛژھ اگر صُبحٲے سُلِہ وَتھِ سُہ پانٛژھ بَجے زٕ ژور پانٛژھ کِلوٗمیٖٹَر کَڑِ سُہ اورٕ یور یورٕ تور یعنی کہِ ڈاے یورٕ ڈاے تورٕ تہٕ یِوان چھِ سُہ چَکَر مٲرِتھ پَتہٕ ییٚلہِ رٮ۪تھ کھنٛڈ گَژھان چھِ أسۍ چھِ اَکھ ایٚکٕسپیٖریَنٕس کَران وٕچھان أمۍ سُنٛد یہِ کہِ یہِ کوتاہ رود صحیح یُس أمۍ ایٚگزَرسایِز کٔر صُبحٲے درٛاو جِم سینٹَر تہِ گوٚو یا بَتَس منٛز کوٚرُن اَکھ ٹایم کَم یا ماچھ کھیوٚن یَتھ سۭتۍ آبَس سۭتۍ رَلٲیِتھ پَتہٕ أۍ وچھان کہِ أمِس منٛز آیا کینٛہہ چینج کِنہٕ کِہیٖنۍ نہٕ تمہِ پَتہٕ چھِ أسۍ کَران کٲم تمہِ پَتہٕ چھِ أس أمِس وَنان ژٕ کر سہ چَک پنٛنِس ویٹَس اَگر ژےٚ ویٹَس چھےٚ فرق آمٕژ گوٚو ٹھیک اگر نہٕ آمُت چھی فرق کِہیٖنۍ تیٚلہ سہ پے یی ژےٚ بیٚیہِ یہِ کَنٹِنیوٗ حالَس کَرُن رٮ۪تَس بیٚیہِ تہِ تہٕ تٚمۍ پَتہٕ چھِ کَران سُہ کٲم اگر تٔمِس فرق ٲس آمٕژ تھاے سُہ رٮ۪تَس بیٚیہِ تہِ کَنٹِنیوٗ یا دۄن رٮ۪تَن تہ یوٗتاہ تٔمِس باسہِ وَ اگر نہٕ تٔمِس فرق ٲس آمٕژ کِہیٖنۍ تٔمۍ کٔر کٲم دوٚپُن ہے مےٚ آیہِ نہٕ أمۍ سۭتۍ کٔہٕنۍ تہِ چینجِز تیٚلہ چھِ أسۍ تٔمِس بیٛاکھ اَکھ أسۍ مَشوٕ دِوان دَپان چھِس کہِ ژٕ کَر سا تیٚلہِ ژٕ گٔژھ ڈاکٹرَس تہِ تاکہِ سُہ تہِ وُچھِ دٔلیٖلہٕ کیاہ چھےٚ تَتہِ تہِ کَر ژٕ علاج وٕ اگر فرق ٲسٕس گٔمٕژ تیٚلہِ چھِ أسۍ سُہ پَکناوان کَنٹِنیوٗ سُہ مِشَن پَنُن تاکہِ سون ویٹ گژھِ لاس گژھُن گوٚو مین یُس تَتھ منٛز پویِنٛٹ چھُ گۄڈنٮ۪تھٕے اِمپاٹَنٛٹ چھِ ڈایٹ کھیوٚن کَم ایٚگزَرسایزٕے کَررِنہِ ژَرِ ژَرِ تہٕ سُہ چھُ تَتھ منٛز مین اکھ یہِ تہٕ تمہِ سۭتۍ چھُ آمُت وُچھنہٕ تہِ کہِ ویٹ سا گوٚو کہِ مےٚ اوس پانَس تہِ مےٚ کٔر سُہ ایٚگزَرسایز تمہِ سۭتۍ باسیٛو مےٚ کہِ ویٹ گوٚو واریاہ کَم بَس تھینٛکیوٗ